اَلسلامُ علیکُم بہٕ حظ چھَس سُمبل بانٛڈی پورا پٮ۪ٹھٕ اَسہِ حظ چھِ اگر حظ ییٚتہِ فٮ۪کچَر وٮ۪پکٮ۪ر گژھان اِنسانَس چھُ اَتھَس وَتھَس گژھان چھُ أسۍ حظ چھِن یہِ گنٛنَس تان نِوان گنٛنَس تان حظ چھُ ؤلی بونٛگ سُہ حظ چھِ تٔمِس گَنٛڈ کران پَتہٕ حظ چھِ أسۍ تٔمِس رٮ۪تَس کھَنٛڈَس تھاوان رٮ۪تھۍ کھٔنٛڈۍ حظ چھِ سُہ وَنان تُہۍ أنۍوُن سا یہِ مطلب پیشنٛٹ بیٚیہِ واپَس أسۍ حظ چھِن نِوان سُہ حظ چھِ دَپان أمِس کٔرِو کٲم تُہۍ یہِ ہسا کٔرِو کٲم تُہۍ أنِو ہنٛد سوے دٔگِو تلِو تیٖلَس پٮ۪ٹھ تھٲیوٗس رٮ۪تَس کھَنٛڈَس أسۍ حظ چھِ یہِ ہَنٛد تہِ أمِس رٮ۪تَس کھنٛڈَس تھاوان پَتہٕ حظ چھِ کران کٲم پَتہٕ حظ چھِ رٮ۪تھۍ کھٔنٛڈۍ گژھان أسۍ حظ چھِ نِوان یہِ بیٚیہِ أمِس نِشہِ أمِس نہٕ حظ چھِنہٕ فرق آسان گٔمٕژ کِہیٖنۍ پَتہٕ حظ چھُ وَنان سُہ اے أمِس کٔرِو سا وَ بَدَل کٲشُر علاج أسۍ چھِس وَنان کیٛاہ علاج کَروس سُہ حظ چھِ وَنان تُہۍ کٔرِو کٲم تُہۍ بُزِو سا ٹٮ۪ٹھوَن سِیِو تہٕ تھٲیوٗس یِہوٚے لٲگِتھ أسۍ حظ چھِ پَتہٕ أمِس رٮ۪تَس کھنٛڈَس یِہوٚے ٹٮ۪ٹھوَن تھاوان لٲگِتھ لاگان پَچہِ حظ چھِنہٕ أسۍ یہِ وۄنۍ أمِس ؤلی بٔنٛگِس نِش نِوان گَنٛنَس تان بیٚیہِ یہِ حظ چھُ أمِس گَنٛڈ کھولان یہِ أمِس نہ حظ چھِنہٕ آسان فرق گٔمٕژ کِہیٖنۍ پَتہٕ حظ چھِ یہِ وَنان أمِس کٔرِو خہٕ رٮ۪تَس کھٔنٛڈ دِیوٗس دۄدٕ بَہہ پَتہٕ حظ چھِ أمِس أسۍ رٮ۪تَس کھٔنٛڈَس دۄدٕ بَہہ پَتہٕ حظ چھِن أسۍ یہِ بیٚیہِ نِوان أمِس ؤلی بٔنٛگِس نِشہٕ أمِس حظ چھِ آسان گٔمٕژ کَم جادٕ فرق پَتہٕ حظ چھُ سُہ وَنان أمِس دِیوٗ سا